اَسلام علیکُم وعلیکُم سلام

اچھا تُہۍ چھُ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ ہاں اَسہِ کَریے کال آ بہٕ چھُٮس گایِڈ تۅہہِ گایِڈ تُہۍ ٲسِو مےٚ زانان تہٕ اَسہِ چھُ تۅہہِ اَمہِ برٛونٛٹھ تہِ واریاہ بُکِنٛگ دِژمٕژ تہٕ واریاہ لَٹہِ چھُ اسہِ تۅہہِ ہیٚلٕپ تہِ کوٚرمُت تہٕ اَسہِ ٲس اَز اَکھ گرٛوپ یِنہٕ وول یہِ چھُ نیٚبرِم گرٛوپ فارین تہِ یِم چھِ اَنٛگریز یِمن چھُ اور یُن گُلمَرگ ترٛیٚن دۅہَن ترٛیٚن دۅہَن ہِنٛدِ خٲطٕر تہِٕ یہِ چھُ گُرٛوپ تقریٖبن پَنٛدہَن کَمرَن ہُنٛد تہٕ یِم چھِ نَفر ترٛہ تہٕ اَگر آ یِمن ٲس بُکِنٛگ ضرَوٗرت ترٛیٚن دۅہَن ترٛیٚن نایِٹَن خٲطٕر تہٕ تِم گٔے پَنٛداہ روٗم تہٕ بیٚیہِ کَرَن اَمہِ پَتہٕ کھیٚن چیٚن تہٕ أتی تہٕ تُہۍ ؤنۍتَو اَسہِ کیٛاہ ڈِسکاوُنٛٹِڈ ریٹ اسہِ کیٛاہ تُہنٛدِ سۭتۍ کیٛاہ فَرٕقاہ پیٚیہِ اسہِ ریٹَس

اچھا تُہۍ ویسے چھُ یہِ آ کَنفٕرمٕے یہِ چھُنہٕ گَژھِ نہٕ کینسٕل اِنشاہ اللہ کِہیٖنٛۍ اَلبَتاہ یہِ ؤنۍتَو آن لایِن تہِ وُچھے اَسہِ ریٹ تہٕ تۅہہِ کیٛاہ دِیِو اسہِ ریٹ پٔر نایِٹ أکِس کَمرَس

آ اَگر تُرٛوٗہن شیٚتَن پیٚٹھ یِیہِ ہوٗ تہِ کیٛازِ مےٚ تہِ یِیہِ ہے تھوڑا فٲیدٕ کیٛاز مےٚ چھُ پانَس یِمن سۭتۍ ییٖتاہ دۅہ گُزارٕنۍ تہٕ بیٚیہِ چھُ تۅہہِ پیٚیی بِزنِس چھُ اَز بیٚیہِ کوٗتاہ بِزنِس چھِ أسۍ دِوان تہٕ أسۍ چھِ ہَمیشہِ روٗدۍمٕتۍ اَکھ أکِس اَکار بَکار یِوان تو اگر تُہۍ سونٛچِو تُرٛوٗہَن شیٚتَن پیٚٹھ گٔژھِو چَلو شُکرِیا شُکرِیا میٚہَربٲنی اَسلام